ہیٚلو اَسلامُ علیکُم آ تُہۍ کتہِ پٲٹھۍ تُہۍ کتہِ پٮ۪ٹھ چھُو آ کیٛاہ دٔلیٖل چھےٚ جی آ جی

اَچھا مطلب ییٚلہِ تۅہہِ سٔرجٔری ٲس تۄہہِ کٔمِچ سٔرجٔری ٲسوٕ سۄ آ ٹھیٖک تَتھ آ تَتھ کوٗتاہ ٹایِم گوٚو ٹھیٖک ٹھیٖک آ شُگرَس کوٗتاہ ٹایم گوٚو درٛامتِس دَہ پنٛداہ دۅہہ آ مطلب اگر یہِ تۄہہِ تۄہہِ کوٚروٕ یہِ ٹیسٹہٕ آ کوٗتاہ اوسوٕ درٛامُت دوٗن پانٛژھ ہَتھ تٔمۍ دِیٖژاوا کیٚنٛہہ مطلب کٲنٛسہِ ڈاکٹر واکٹر سُنٛد کیٚنٛہہ ووٚننو کیٚنٛہہ دوا وَوا دیُتنو تٔمۍ بیٚیہِ کانٛہہ ٹیسٹہٕ ویسٹہٕ کوٚروٕ تۄہہِ کیلَسٹرال ٹرٛشٹہٕ ٹیٚسٹہٕ کوٚروٕ تۄہہِ بیٚیہِ کوٚروٕ بیٚیہِ کانٛہہ ٹیٚسٹہٕ یہِ خوٗن کوٗتاہ چھُو ٲٹھ پواینٛٹ اَتھ چھُو کیٚنٚہہ دوا ووا کھٮ۪وان خوٗنَس ٹھیٖک ٹھیٖک آ بہٕ چھَس وَنان کہِ اگر تُہۍ یِیِو میٛٲنِس کِلنِکَس پٮ۪ٹھ بہٕ وُچھِ بیٚیہِ چھُو تۄہہِ بیٚیہِ باسان کیٚنٛہہ بیٚیہِ پرٛابلِم اَمہِ موٗجوٗب کوٚروٕ تۄہہِ کیٚنٛہہ ٹیٚسٹہٕ مطلب کیٚنٛہہ ٹیٚسٹہٕ دوا ووا چھُو کھیٚوان اَمہِ کِہیٖنٛۍ تِنہٕ بہٕ وُچھٕ وۅنۍ بہٕ وُچھٕ وۅنۍ اگر تُہۍ یِیِو مےٚ دُکَانَس پٮ۪ٹھ تہٕ مطلب ییٚتہِ ییٚتہِ اَسہِ کِلنِک چھُ اگر تُہۍ تور یِیِو أسۍ چھِ لال چوک بیٚہوان اگر تُہۍ تور یِِیِو بہٕ ہیکوٕ تَتہِ وُچھِتھ مگر یِم تۄہہِ ٹیسٹ ویسٹ چھِ تِم تھٲوِزیٚو تُہۍ سٲری سۭتۍ یُس تہِ تۄہہِ ٹیٚسٹ آسٮ۪و تۄہہِ ما پیٚیو پَتہِ تَتہِ بیٚیہِ کانٛہہ ٹیٚسٹہٕ کَڈُن نوٚو کیٚنٛہہ چھُنہٕ پرواے یہِ چھُ یہِ چھُ آسان ہُپٲرۍ چھُو تۄہہِ وۅنۍ شُگَر تہِ درٛامُت تہٕ ہُپٲرۍ چھُ اوسمُت تۄہہِ آپریشَن تہِ وَلہٕ کیٚنٛہہ چھُنہٕ پرواے تُہۍ ییٖزیٚو مےٚ تور بیٚیہِ مگر ٹٮ۪سٹ ویسٹ تھٲوِزیٚو تُہۍ مَگر سورُے کیٚنٛہہ چھُنہٕ پرواے بِہِو خۄدایَس حوال تُہۍ ییٖزیٚو